ییلہِ أسۍ آبَس منٛز سِوِمِنٛگ آسَو کَران مطلب ییٚلہِ أسۍ آبَس منٛز سرانٛٹھ آسَو وایان اَسہِ پَزٕ کَرُن کٲم آبَس منٛز سیف روزنہِ خٲطرٕ پَزِ اَسہِ تٔلی اَتھَو سۭتۍ اورٕ یور سرانٛٹھ تھوڑا وایِن اورٕ یور ہِل ڈِل کَرُن تمہِ سۭتۍ گَژھِ کٲم أسۍ ڈُبَو نہِ تمہِ سۭتۍ کینٛہہ تہِ یم گڑِ أسۍ سِوِمِنٛگ آسَو کَران اَسہِ پَزِ دھیان تھاوُن کہِ بوٚنہِ کٔنۍ ما آسہِ کُنہ جاے کٔنۍ ما آسہِ شِل ما آسہِ گٲڈ ما آسہِ بَدَل کینٛہہ سیٚکھ ویٚکھ ما آسہِ تِہُنٛد پَزِ اَسہِ دھیان تھاوُن